ہٮ۪لو اسلام علیکُم وَرحمتُہ اللہ اہن حظ آ ٹھیٖک تُہۍ چھِو حظ ٹھیٖک پٲٹھی صحت چھِو حظ ٹھیٖک آ شُکر شُکُر رۄبس کُن یہِ چھا حظ گر بار چھا حظ ٹھیٖک مےٚ ؤنۍ تَو کتھ اکھ حظ ہَلو جِناب اَسہِ اوس اَسہِ اوس یہِ زانُن تُہۍ نِش کہِ مطلب اَسہِ بوٗز تُہۍ چھِ یِم سبزی ہِنٛدۍ ڈیٖلر نَہ ٹھیٖک حھُ تۄہہِ نِش کیٛاہ کیٛاہ ہٮ۪کہِ اَسہِ میٖلِتھ حظ اَسہِ چھُ اٮ۪چُلی اَسہِ کرٔراے صحیح کہِ أسۍ ترٛوو یِہٲے دُکان اکھ أسۍ ترٛوو دُکان اکھ أسۍ أسۍ ترٛاوو سملے حظ أسۍ ترٛاوو قٔدلس نِشی قٔدلس نزدیٖک آ پَبلِک پٕلیسٕے پٮ۪ٹھ حظ

اچھا ٹھیٖک حظ تُہۍ ؤنو مےٚ مطلب کۄس و کۄس ویرایٹی کمہِ آیہِ پے اَسہِ اَسہِ پیٚیا کۄنٛٹل وایز یہِ یہِ ریٹ اَسہِ پیٚیا کِلوٗ وایز ریٹ اَسہِ پیٚیا پیٚٹہِ وایِز ریٹ اَسہِ پیٚیا کرگیڈٕ حِساب ریٹ تُہۍ ؤنِو مےٚ تمی حِساب حظ ٹھیٖک چھا حظ سر ٹھیٖک ٹھیٖک سَر اچھا یہِ ؤنۍ تو تُہۍ مےٚ سَر مطلب یہِ اَہن حظ آ گٲڑے گٲڑے کَرو ارینٛج گٲڑے کَرو اَرینٛج ٹھیٖک ٹھیٖک اَصٕل حظ اصٕل حظ گوٚو شُکر حظ اچھا مےٚ ؤنۍ تو یہِ اَسہِ کٔۍ پے یہِ کرٛیڈ اَکھ اَہَن حظ آ تُہۍ ؤنۍ تَو یہِ کریڈ کٔی پے اَسہِ کرٛیڈ اَسہِ ساڈ ژور ہتھ ہے تھوڑا کٔرِو حظ نرم گرم نا تاکہِ مطلب اَسہِ تہِ مٮ۪لہِ فٲیدٕ تۄہہِ چھُ پیی یہِ سبزی کار چھُ اوٚدُر کار نَہ اصلی پٲٹھۍ حظ أسۍ چھِ أتی پراپَر باسان سُملے حظ بانڈی پورہ ڈِسٹرٛکَس منٛز یِوان اچھا اچھا ٹھیٖک حظ ٹھیٖک اچھا اَسہِ تھٲے تو حظ یہِ تیٚلہِ مطلب اَسہِ تھٲے زیو تُہۍ اتھ یہِ بِل وِل وغیرہ بنٲیِتھ حظ بیٚیہِ تھٲے زِ یہِ پنُن کنٛٹٮ۪کٹ نمبر تھٲیِتھ ییٚمۍ یَتھ أسۍ پگاہ پتہٕ پیمنٛٹ تُہۍ ترٛاوو نا ٹھیٖک چھ حظ تاکہِ أسۍ کَرو تۄہہِ نِش أسۍ تُلو تۄہہِ نِش مال پَتہٕ کَرو أسۍ تہِ خٔری دٲری وَغیرہ تۄہہِ چھا یِوان کَتھ سَمٕجھ حظ آ آ شُکُر شُکُر چلو کَرو اِنشااللہ مُلاقات ٹھیٖک حظ ٹھیٖک حظ اوکے اوکے سَر اَدٕ حظ اَدٕ حظ اسلامُ علیکُم